اَگر بہٕ کَتھ کَرٕ ٹیوٗرِسٹَن کیٛاہ چھُ مطلب ییٚتہِ یوٗنیٖک مطلب کشمیٖر کیٛازِ چھِ تِم یِوان تِمَن کیٛازِ چھُ یہِ باسان تھوڑا یوٗنیٖک جاے کٔشیٖر کٔشیٖر چھِ پِروٲر یہِ چھِ مطلب بیوٗٹی سۭتۍ بٔرِتھ یہِ چھِ واریاہ خوٗبصوٗرَت یہِ چھِ خوٗبصوٗرتی سۭتۍ بٔرِتھ سٲنۍ کٔشیٖر تِمَن چھُ ییٚتہِ یور یُن واریاہ خۄش کران اِنٛڈِیاہَس منٛز چھِ کَم یِژھٕ جایہِ شِملا چھُ منالی چھُ بہٕ وَنہٕ نہٕ نہٕ چھُنہٕ آ شِملا چھُ منالی چھُ بیٚیہِ چھِ کٔشیٖر یِم ترٛےٚ جایہِ چھِ ییٚتہِ چھِ ٹوٗرِسٹ یور یُن چھِ ٹوٗرِسٹ پَسنٛد کران ییٚتہِ چھِ تِمَن اَمبَرناتھ چھِ تِم کھسان مےٚ باسان اَکھ ریٖزَن چھُ بوٚڈ میجَر ریٖزَن بوٚڈ بارٕ ریٖزَن چھُ تِمَن چھِ اَمبَرناتھ ییٚتہِ اَمبَرناتھ یاترٛاہ چھِ تِم کھسان شِولِنٛگ درشَن کرنہِ چھِ تِم کھسان وَنٛدٕ ٲسِن ریٚتہٕ کول ٲسِن ییٚتہِ چھِنہٕ ٹوٗرِزِم کَم گژھان کیٛازِکہ ییٚتہِ چھُ اَکھ مین ریٖزَن بوٚڈ وجہ سُہ گوٚو امبَرناتھ یاترٛاہ یِم چھِ تور کھسان تَپٲری لَداخ تہِ دِوان اَکھ وِزِٹ تَپٲری کران پتہٕ یُتھٕے درشُن مَکلاوان تَمہِ پتہٕ چھِ تِم یَپٲری آسان نَژان ییٚتہِ چھِ تِمَن اِنفرٛاسٕٹرٛکچَر تہِ واریاہ اَصٕل مِلان کٔشیٖرِ منٛز ہوٹَل چھِ ییٚتہِ ییٚتہِ چھِ اَکھ أکِس کھۄتہٕ اَکھ بٔڑۍ ہوٹَل گُلمرگہِ چھِ سۄنہٕ مرگہِ چھِ پہلگام چھِ یِم ترٛےٚ جایہِ چھِ ییٚتہِ واریاہ مشہوٗر تہٕ یِمَن ترٛٮ۪ن جایَن چھِ تِمَن واریاہ مَزٕ تہِ لَگان ٹوٗرِسٹَن گژھنَس پتہٕ گوٚو کَرٕ بہٕ کَتھ اِمپروٗمٮ۪نٛٹ کیٛاہ گژھِ چھِ فٮ۪کَلٹیٖیَن منٛز کَرٕنۍ مطلب تِمَن چھِنہٕ ییٚتہِ مطلب مےٚ نہٕ باسان تِمَن آسہِ ییٚتہِ ٹوٗرِسٹَن کیٛازِ مےٚ چھُنہٕ پانہٕ مطلب مےٚ اوس ٹوٗر اٮ۪ن ٹروٕل اَکھ چلان مگر مےٚ ہیوٚت روٗد نہٕ سُہ زیادٕ ٹایمَس کیٚنہہ پتہٕ کوٚر مےٚ تھوڑا خانٛدَر بہٕ گٔیَس بِزی مےٚ چھِ فیملی چلان یہِ ٹوٗر اٮ۪ن ٹرٛیوٕل بِزنِس تِمَن نِش چھَس بہٕ وٕچھان ٹوٗرِسٹ چھِ واریاہ اٮ۪نجاے کران یور یِتھ ڈَل لیک چھِ تِم گژھان نِشاط شالمار باٹِنِکَل گارڈَن ٹیوٗلِپ گارڈَن یُتھٕے چھُ کھُلان تَمہِ وِزِ چھِ تِم یِوان پری محل چھِ تِم گژھان مُغل گارڈَنٕز مطلب یِم یِم جایہِ چھِ یور ٹوٗرِسٹ چھِ یِوان ییٚتہِ چھُنہٕ کَم گژھان تِہُنٛد یُن گژھُن کِہیٖنۍ ٹوٗرِسٹَن ہُنٛد کٔشیٖرِ چھِ روزان الحمدُ اللہ الحمدُ اللہ تِہٕنٛدِ سۭتۍ چھِ ٹوٗرِسٹو سۭتۍ چھِ سانہِ کٔشیٖرِ شان یوٗتاہ ییٚتہِ وِزِٹَر یِن زیادٕ زیادٕ تیوٗتاہ بَڑِ سانہِ کٔشیٖرِ شان تیوٗتاہ چھِ مطلب أسۍ پانَس پٮ۪ٹھ فخر محسوٗس کران کہ سٲنۍ کٔشیٖر کۭژاہ خوٗبصوٗرَت چھےٚ یِم چھِ یور یِوان اس لیے زیادٕ ٹوٗرسٹ کیٛازِ یہِ چھُ یوٗنیٖک سارِوِیو کھۄتہٕ کٔشیٖر چھِ یوٗنیٖک اِنٛڈِیاہَس منٛز دُنیاہَس منٛز وَنہٕ بہٕ کیٛازِ ییٚتہِ چھُ نٮ۪چَر ییٚتہِ چھُنہٕ کانٛہہ بناوٹی چیٖز کیٚنہہ ییٚتہِ چھُنہٕ مین میڈ چیٖز زیادٕ کیٚنہہ کانٛہہ آٹِفِشَل چھِنہٕ ییٚتہِ بناوتی بناوٹی کانٛہہ چیٖز ییٚتہِ چھُ سورٕے بناومُت خۄدایَن ییٚتہِ چھِ نٮ۪چرَل بیوٗٹی تَوَے چھِ ٹوٗرِسٹ یور زیادٕ کران پَسنٛد یُن اس لیے یِم چھِ ییٚتہِ واریاہ جایہِ وِزِٹ کران یِمَن چھُ مین آسان امبَرناتھ یاترٛاہ ییٚتہِ تور چھِ یِم کھسان تپٲرۍ چھِ تِم پتہٕ لڈاخ وَداخ تہِ گژھان الحمد اللہ أسۍ چھِ واریاہ خۄش ہِنٛدُستان مطلب ہِنٛدُستان کیٛاہ ہر اَکہِ جایہِ ہُند چھِ یور چھِ انگریز تہِ واتان یور چھُ مطلب ہر اَکہِ رٔلجَنُک اِنسان چھُ یور واتان بِکَز آف بیوٗٹی کٔشیٖر چھِ بیوٗٹِفُل تَوَے چھِ یور ہر اَکھ اِنسان واتان وِزِٹ کرنہِ الحمد اللہ شُکُر خۄدایَس کُن أسۍ چھِ یَتھ کٔشیٖرِ منٛز روزان مےٚ چھُنہٕ کٔشیٖرِ ہیُو باسان کانٛہہ جاے دُنیاہَس منٛز الحمدُ اللہ